ییٚلہِ مےٚ زِندگی منٛز ساروی کھۄتَن بوٚڑ بار فٲصلہٕ چھُ آسان نیُن تمہِ ساتہٕ چھُ بہٕ پَنٛنِس بٲے سُنٛد مَشوَرٕ نِوان تِکیٛازِ تٔمِس چھُ تجرُب واریاہ زیادٕ بیٚیہِ چھُ سُہ پٔرۍ وُن تہِ واریاہ زیادٕ سُہ چھُ مےٚ ہٮ۪کان صحیح فٲصلہٕ دِتھ اگر مےٚ تیُتھ کانٛہہ فٲصلہٕ آسہِ نیُن تمہِ ساتہٕ ہٮ۪کہٕ بہٕ تٔمۍ سُنٛدٕے مَشوَر نِتھ